اَسَلام علیکُم وعلیکُم اَسَلام ٹھیٖک چھِو حظ آ اَصٕل پٲٹھۍ تُہۍ ٲسوٕ ٹھیٖک سٲری ٹھیٖک ؤنۍ تو آ ؤنِو حظ کیٛاہ کیٛاہ آیٹم ٲسِو تۄہہِ ضروٗرت پرٮ۪تھ کینٛہہ چیٖز چھِ ایویلیبٕل کینٛہہ چھُنہٕ پَرواے تۄہہِ دِمو مُنٲسِب ریٹَس پٮ۪ٹھ ژتجی ہَن ترٛامٮ۪ن ہُنٛد خٲطرٕ تہِ بَنہِ کینٛہہ چھُنہٕ پَرواے اگر تۄہہِ آن لاین آرڈَر تہِ آسہِ ضروٗرت تہِ تہِ چھُ اَسہِ ایویلیبٕل بیٚیہِ ما اوس تۄہہِ اَمہِ علاوٕ کانٛہہ آیٹَم ضروٗرت ہوم ڈِلِوری تہِ چھِ ایویلیبٕل بیٚیہِ چھےٚ کانٛہہ آیٹَم ضروٗرت مطلب پیسٹرٛی چھِ باقٕے باقٕے چیٖز چھِ پیسٹرٛی چھِ گژھان مطلب تِمَن چھِ الگ الگ ریٹ گژھان اَکھ چھِ گژھان یِہَے پَنٛژاہ رۄپیہِ اَکھ چھِ شیٹھ رۄپیہِ گژھان سَتَتھ رۄپیہِ گژھان یُس تُہۍ نِیِو

یہِ چھُ تۄہہِ پانَس تامَتھ اگر تُہی دُکانَس پٮ۪ٹھ یِیِو سُہ گژھِ زیادٕ بہتر تُہۍ ییٚلہِ پنٛنیو أچھو وٕچھِو کٔرِو سِلیکٹ سُہ چیٖز تہٕ نِیِو آ تِم چھِ پیکٕڈ یِوَان سٲری چیٖز أکسٕے منٛز تَتھ منٛز چھِ واٹَر بوتَل یِوَان کوک یِوَان باقٕے لِفاف وِفاف یِوَن دَجہِ یِوَان تُجہِ یِوَان تِم چھِ پیک کٔرِتھ یِوَان سٲری چیٖز بیٚیہِ چھُ پَتہٕ سُہ تَمہِ پَتہٕ اگر تۄہہِ ایکٕسٹرٛا آسہِ کینٛہہ تھَاوُن سُہ دِمو پَتہٕ الگ دَہ پٔرسَنٛٹ گژھِ تۄہہِ کَنسیشَن آ یہِ کَر چھُو تۄہہِ خاندَر سُے منٛزَس چھِ اَکھ زٕے دۄہ نا دۄن دۄہَن منٛز چھِ یہِ سورُے کَمپٕلیٖٹ کَرُن ٹھیٖک حظ چھُ کینٛہہ چھُنہٕ پَرواے یِم بَنن سٲری چیٖز تۄہہِ ٹایمَس پٮ۪ٹھ چلو بِہِو رۄبَس حَوال